ییٚلہِ تہِ کانہہ آرٹِسٹہٕ چھِ کران مطلب آرٹ سٔٹاٹ کہِ بہٕ کرٕ کیٚںہہ تٔمِس چھُ ضروٗری آسان گۄڈٕنیتھ کہِ بہٕ گژھٕ بہٕ گژھٕ گۄڈٕنیٚتھ پرٮ۪کٹِس کَرٕنۍ یا کَرُن گژھِ گۄڈٕنیتھ چھُ سُے تَمِچ بٔڑ مِسٹیک آسان کہِ تٔمۍ چھُ مطلب بہٕ پانَس سۭتۍ ہے ڈرایوِنگ وایوِنگ کرنہٕ سۄ تہِ مَگر سُہ تہِ چھُنہٕ مطلب کِہیٖنۍ تَتھ خٲطرٕ گژھِ تھوڑا پریکٹِس ضروٗری آسٕنۍ پَتہٕ گژھِ پَنُن آرٹ مطلب ہاوُن اِنسان یا کَرُن گژھِ تہٕ بیٚیہِ چھُ مطلب أکِس آرٹِس چھُ واریاہ زیادٕ ضروٗری آسان کہِ سُہ گژھِ مطلب پرٮ۪کٹِس کَرٕنۍ کانہہ تہِ چیٖز یِم کانہہ تہِ چیٖز کرنہٕ برونٹھ أکِس آرٹِسٹَس چھُ واریاہ زیادٕ ضروٗری آسان کیازِ تِمنٕے چھُنہٕ لَگ بگ تَمِچ پیٚوان مطلب تِم چیٖز بَناوٕنۍ اکھ نارمَل اِنسان چھُ بَناوان کہِ تٕم چیٖز چھِ پیوان تٔمِس کَرٕنۍ کہِ اکھ نارمَل اِنسان چھُنہٕ مطلب پیٚوان کَرُن تٔمِس خٲطرٕ چھُ واریاہ ضروٗری کہِ سُہ گژھِ واریاہ زیادٕ پریکٹِس کَرٕنۍ تہٕ یِم مِسٹیکٕس چھِ یہِ کہِ سۄ گژھِ نہٕ مطلب پانہٕ مطلب یِتھٕے پٲٹھۍ ہٮ۪چھنہٕ روٚستٕے گژھِ نہٕ سُہ مطلب ڈرایِنگ وایِنگ کَرٕنۍ کِہیٖنۍ نہٕ تہٕ تٔمۍ سٕنز ڈرایِنگ یۄس آسہِ سۄ گژھِ پَتہٕ پریکٹِس واریاہ زیادٕ اَصٕل